یۄس چایلڈٕ ہُڈ میموری چھےٚ آسان سۄ چھےٚ ہَر کٲنٛسہِ مطلب پَنٕنۍ پَنٕنۍ میموری چھِ ہَر کٲنٛسہِ بَچپَنُک آسان یُس یُس تہِ ہَر کانٛہہ پَنُن پَنُن بَچپَن چھُ گُزاران ہَر کٲنٛسہِ چھِ پَنٕنۍ میموری آسان اَگر بہٕ پَنٕنۍ لایفہِ ہِنٛز کَتھ کرٕ یُس میٛٲنۍ میموری چھِ مطلب مےٚ مہ چھِ پَنٕنۍ بَچپَنٕکۍ میموری کیٚنہہ کیازِ کہِ یُس مےٚ بَچپَن اوس پنٛنٮ۪ن یارَن دوستَن سۭتۍ تیوٗتاہ شاید مےٚ چھِنہٕ باسان تیوٗتاہ بَچپَن آسہِ تِژھ یارٲنی آسہِ کٲنٛسہِ کٔرمٕژ ہاں مطلب أسۍ ٲسۍ تیٖژاہ بَچپَنِس منٛز مطلب تیٖژاہ أسۍ ٲسۍ کران ٲسۍ ہاں مطلب تیٖژاہ میموری بَناوِ اَسہِ فار اٮ۪کزامپٕل اَگر أسۍ کَتھ کَرو اَسہِ اوس دۄن یارَن اوس اَسہِ سایکَل اَکھ أسۍ کِتھ کَنۍ ٲسۍ سُہ سایکَل چَلاوان اَسہِ کَمہِ آیہِ ٲسۍ ٹایمَس پٮ۪ٹھ دوران أسۍ کَمہِ آیہِ ٲسۍ اَیِس کرٛیٖم اَنان تَتھ سایکٕلَس پٮ۪ٹھ مےٚ چھِ تِم تہِ میموریٖز یاد مطلب سۄ سٔرکٕل یُس اَسہِ فرٛٮ۪نٛڈ سٔرکٕل اوس تَتھ بَچپَنَس منٛز تِم چھِ مےٚ ؤنۍ تہِ یاد چایلڈٕ ہُڈ میموریٖز چھِ ہَر کٲنٛسہِ اَکھ آ پرٛاسپیرِٹی کہِ اِنسان سٕنز خُشحٲلی چھِ تٔمِس پَتہٕ یاد پٮ۪وان ییٚلہِ تٔمِس اوٚوَر ایج چھےٚ گژھان اِنسان ییٚلہِ ایج چھےٚ گژھان پَتہٕ چھِ سُہ وٕچھان نہ اِنسان سُند مَزٕ کیٛاہ اوس بَچپَنَس منٛز یِمو چیٖزو سۭتۍ چھُ اِنسان سُند مایِنٛڈ تہِ ییٚلہٕ گژھان فرٛٮ۪ش گژھان اِنسان اَگر بٮ۪مار آسہِ تٔمِس چھےٚ سۄ بٮ۪مٲرۍ تہِ ژَلان کیازِ کہِ ییٚلہِ سُہ پَنُن رِپیٖٹ چھِ کران پَنُن چایلڈٕ ہُڈ پَنُن بَچپَن أسۍ کِتھ کَنۍ ٲسۍ پنٛنٕۍ یار گُزٲری بیٚیہِ چھِ اَمہِ منٛز اَگر أسۍ وَنو سِپیشَل کیٛاہ چھِ اَمہِ منٛز سِپیشَل چھُ یِہوٚے کہِ أسۍ ٲسۍ بَچپَنَس منٛز اوٚن تھوٚپ گِندان أسۍ چھِ ؤنہِ تہِ تِم موٗمٮ۪نٹٕس یاد پٮ۪وان کہِ أسۍ کِتھ کَنۍ ٲسۍ اوٚن تھوٚپ پٮ۪وان بَچہٕ کِتھ ٲسۍ کِتھ کَنۍ ٲسۍ ژوٗرِ روزان اَلگٕے مَزٕ اوس تَتھ یِوان گِنٛدنَس بیٚیہِ چھُ اِنسان تِمَو چیٖزَو سۭتۍ ٲسۍ مطلب سۄ ٲس زِندٔگی تِژھٕے کہِ أسۍ ٲسۍ دوران آسان گِنٛدان آسان اَلگٕے فِتوٗر اوس تَتھ آسان